أسۍ ہسا چھِ دہٲتی علاقن ہٕنٛدۍ روزان ؤلۍ أسۍ چھِ کران پرٛیفر سبزی بناونُک زیادٕ بنسبتہِ فٔلاوٲرٕس بیٚیہِ ہسا چھِ أسۍ فروٗٹس یہِ ہسا یہِ بناونٕچ بناونٕکۍ آسان عٲدی أسۍ ہسا چھِ فروٗٹٕس تہٕ ویجٹیبٕلز ییٚمہِ موٗجوٗب بناوان کہِ فروٗٹٕس تھرٛوٗ ہسا چھِ گژھان سٲنۍ آمدٲنی جنریٹ تہٕ ویجٹیبٕل تھروٗ تہِ چھِ گژھان سٲنۍ آمدٕنی جنریٹ حالانٛکہِ روزَان چھِ أسۍ یہِ ہَسا یہِ دِہٲتی علاقَن منٛز دِہٲتی علاقَن منٛز چھِ لینٛڈ واریاہ زیادٕ اؠویلیبٕل آسان أسۍ ہَسا چھِ یِم لینٛڈ کَران پریٚفَر یہِ سا یہِ فروٗٹٕس یا ویجِٹیبٕلز گرو کرنہٕ خٲطرٕ تِم تِہُنٛدٕے پٲداوار بَڑاونہٕ خٲطرٕ استعمال کران تِکیازِ فروٗٹٕس یِم زَن چھِ تِمو سۭتۍ ہسا چھِ أسۍ ہسا چھِ بازرَس منٛز یِم ہؠکن نِتھ بازرَس منٛز کٔنِتھ ہؠکن اَصٕل جان قۭمتَس منٛز یہِ ہسا یہِ تہٕ تِمو سۭتۍ ہسا چھِ أسۍ پونٛسہٕ زینان پونٛسہٕ زیٖنِتھ ہسا چھِ أسۍ پنٕنۍ پتہٕ زندگی گُزر بسر کران تَمہِ مٔزیٖد فروٗٹسو مٔزیٖد چھِ أسۍ یِم سبزی پٲداوار تہِ اَصٕل مقدارَس منٛز ہؠکان یہِ ہسا یہِ بنٲیِتھ حظ سۄ سبزی یۄس زَن یہِ ہسا یہِ کیمِکَل فری چھِ آسان یۄس زَن فٔسٹ ہینٛڈ چھِ آسان پنٕنہِ گرٕچ وۄپدٲمٕچ چھِ آسان سۄ چھِ أسۍ زات کہِ استعمال خٲطرٕ تہِ استعمال یہِ ہَسا یہِ ہؠکَان اِستعمال کٔرِتھ تَمہِ مٔزیٖد ہسا چھِ تَمہِ سۭتۍ اَسہِ یہِ ہسا یہِ پونٛسہِ تہِ ہؠکان کمٲیِتھ ہسا چھِ تَمہِ مٔزیٖد وۄپداوا یہِ ہَسا یہِ ہؠکَان وۄپدٲیِتھ پٲداوار ہؠکان وۄپدٲیِتھ یُس زَن أسۍ بازرَس منٛز یِمَن ہَسا یہِ بازرٕ کؠن علاقَن ہؠکَان کٕنِتھ تہٕ پَنٕنۍ پونٛسہٕ ہؠکَان کَمٲیِتھ دِہٲتی زندگی یۄس ہسا چھِ کیٛاہ سا رؠتَن پؠٹھ آسان تَمہِ یہِ سا یہِ یِمن رؠتن یہِ پٲداوار ہؠکو أسۍ پٲدٕ کٔرِتھ وۄپدٲیِتھ تہٕ کینٛہہ رؠتھ ہسا چھِ یِمن زن ونٛدٕکۍ رؠتھ چھِ اَسہِ یِوان یِم زن اَسہِ بالکلٕے گرِ بِہِتھ چھِ أسۍ ہؠکان پؠوان گُزارٕنۍ تِمَن یہِ ہَسا یہِ خٲطرٕ چھِ أسۍ ہؠکان پنٕنؠن وارؠن منٛز یہِ ہَسا یہِ کِچَن گاڈَن منٛز یِم سبزی بَنٲیِتھ تِم سبزی ہَسا چھِ اَسہِ یہِ ہَسا ہۄکھناوَان ہۄکھنٲیِتھ پَتہٕ چھِ أسۍ وَندٕ کؠن یِمَن رؠتَن اِستعمال کَرٕنۍ تِمَن رؠتَن یِمَن زَن منٛز ییٚتہِ شیٖن چھُ آسان یِمَن زَن منٛز کٲشِر پٲٹھۍ نؠبَر نیرُن چھُ اِنسانَس مُشکِل گَژھان أسۍ ہَسا چھِ یِمٕے سبزی ہۄکھناوَان یِمٕے ہَسا یہِ زٕ ژور قٕسمہِ منٛز ہاکھ چھُ یَسا ٹماٹر چھِ ٲلوٕ چھِ گَنٛڈٕ چھِ یا رازما چھِ تِم ہؠکن وۄپدٲیِتھ تِم ہؠکن ہۄکھنٲیِتھ پتہٕ تِمٕے ہۄکھنٲمٕتۍ چھِ سبزی چھِ أسۍ ہؠکان پتہٕ ونٛدس منٛز استعمال کٔرِتھ تہٕ پنٕنۍ زندگی چھِ یِتھٕے پٲٹھۍ گُزر بسر کران حظ